یِم پرٲنہِ فِلمہٕ آسہٕ ہِندوستانَس منٛز وَنان تِم آسہٕ اَصٕل أزچہِ فِلمہٕ چھِ نہٕ اَصٕل کیٚنٛہہ أزچین فِلمَن ہُند موٗزِک تہِ چھُنہٕ اَصٕل کِہینۍ فیورِٹ ایکٹر چھُ سَلمان خان فیورِٹ سِنگر چھُ ہمیش ریشمیا